ایٚلیٚکشن وِزۍ چھِ سٲلِم یوان اسہِ ترٛٲیِو سا ووٹ اسہِ ترٛٲیِو سا ووٹ پریشان چھِ کَران أسۍ کرو ہُو أسۍ کرو یہِ تَمہِ ساتہٕ چھُ انسان دپان آ کَرو یِمن پٮ۪ٹھ بھروسہٕ شاید ما کَرَن یِم کٲم ترٛاوان چھُ پَتہٕ انسان أکِس انسانَس پَتہٕ چھِ یم انسانس دھونٛکھٔے دِوان لاسٹَس